ہٮ۪لو السلام علیکُم آ ؤنِو جناب

اہن حظ آ تُہۍ ؤنِو فنٛگشَن کیٛاہ چھُو تۄہہِ بیٚیہِ ؤنِو ڈیٹ کَر چھُو تہٕ بہٕ وٕچھِ آ اۭں ٹھیٖک ٹھیٖک اہن حظ آ تُہۍ ؤنۍتو مےٚ گۄڈٕ یہِ کیٛاہ چھِ اَتھ ونان تۄہہِ چھُوا نایٹَس ضوٚرَتھ کِنہٕ توہہِ چھُو دوٚہلے پرٛوگرام مطلب یہِ چھا بَہہِ بَجہِ پٮ۪ٹھ سِٹاٹِنٛگ راتھ کیُتھ کِنہٕ یہِ چھُ اچھا ٹھیٖک برابر چھےٚ یہِ مطلب یہِ چھُ یِوان یہِ چھا یِوان کیٛاہ چھِ اَتھ وَنان دَہ سٮ۪پٹَمبَر راتھ کِنہٕ یہِ چھُ ڈے اچھا تۄہہِ چھُو ٹھیٖک دَہ تہٕ کَہہَس درمِیان

ٹھیٖک تۄہہِ ؤنۍ اچھا یہِ تۄہہِ چھُو کٕلاسِکَل ضوٚرَتھ کِنہٕ راک بینٛڈ مطلب تۄہہِ چھُو راک بینٛڈ ضوٚرتھ ٹھیٖک تہٕ ڈانسَر ڈانسَر تہِ چھےٚ ضوٚرتھ کِنہٕ ڈانسَر ورٲیی چَلہِ سوے چھِ مےٚ پَے کیٛاہ چھِ اَتھ ونان سِنٛگَر چھُو تۄہہِ ضوٚرتھ بہٕ چھُس دَپان اَسہِ چھُ پاٹی آسان پَتہٕ یہِ ڈانسَر تہِ سۭتۍ پانسٕے نَہ وٕچھُو اگر تُہۍ نارمٕلایز کٔرِو نا اگر أسۍ ڈانسَر تہِ اَنو نَہ سۭتۍ اَسہِ چھِ اَکھ فِکسٕڈ ریٹ آسان اگر أسۍ راتس چھِ کُنہِ جایہِ گژھان خانٛدرَس منٛز یا بیٚیہِ کُنہِ فنٛگشَن پٮ۪ٹھ راک بینٛڈَس چھِ اَسہِ ہٮ۪وان تھوڑا بجَٹ ژوٚرُے پَہمَتھ تِکیٛازِ اَسہِ چھُ آسان پاٹی سۭتۍ یِم نفر زٕ ترٛےٚ باقٕے تہِ اٮ۪کٕسٹرٛا اَنٕنۍ سۭتۍ اِکیوٗپمٮ۪نٛٹٕس باقٕے چیٖز تہِ تِم تہِ چھُ لَگان اٮ۪کٕسٹرٛا ہٕے تہٕ اوٚوَر آل گژھِ یہِ راتَس گژھن یِم رۄپیَس دَہ تٕرٛہ ساس تُہۍ کٔرۍزیو مےٚ بیٚیہِ اگر تُہۍ فرٛی گٔژھِو مگر پَگاہ کٔرۍزیو تُہۍ مےٚ فون تہٕ بہٕ وَنو تۄہہِ برابر لوکل بجَٹ سورُے کیٚنٛہہ بہٕ کرٕ یہِ چَک وَک نفرَن سۭتۍ کَرٕ کَتھ تہٕ

نَہ نَہ نَہ نَہ جِناب دھوکہٕ نَے گژھی نہٕ دھوکہٕ گژھِ نہٕ اِنشاء اللہ گژھِ سورُے کِہیٖنۍ چلو چلو بہٕ کرو تۄہہِ یورَے فون مےٚ آوٕ فون وٕنۍکٮ۪نَس آ سورُے مےٚ آو فون بہٕ کرو تۄہہِ یورَے فون ٹھیٖک چھا وعلیکُم السلام